گورمیٚنٹَن تھٲو یہِ مَطلَب تعلیٖم ہٕنٛز یہِ مَطلَب تٲ گورمیٚنٹَن تھٲو تعلیٖم عام مۄیَثَر أسۍ نِمو گورمیٚنٹ سکوٗلَن ہٕنٛز کَتھ تَتہِ چھِ کِتاب تہِ مِلان پھری وَردی تہِ مِلان فری بُکہٕ آسنَکھ ضوٚرَتھ تہٕ تِم تہِ چھِ فری پرٛٮ۪تھ کینٛہہ چھ تَتہِ فری مِلان مَطلَب یہِ گٔے گورمیٚنٹ سٕنٛز مَطلَب اکھ سَد رحمت سُہ چھُ پرٛٮ۪تھ کینٛہہ دِوان فری پَتہٕ نِمو أسۍ پَننٮ۪ن یِمَن پَننِس ڈسٹرک بَڈگامَس مَنٛز یا ییٚتہِ روزان چھِ أسۍ سانٮ۪ن روٗلَر روٗرَل ایریازَن مَنٛز ییٚتہِ چھُ ساروی کھۄتہٕ بوٚڈ چیٖز اکھ أڈۍ پیرنٹ مَطلَب أڈۍ مٲلۍ مٲجہِ چھِ تِم تہِ آسان یِم خود غرٕض چھِ بَنان یِم پننٮ۪ن بَچَن چھِ وَنان تِم چھِنہٕ دِوان تِمَن کِراے تہِ کینٛہہ اگر تِمَن سکوٗل آسہِ گَژھُن کِراے تہِ دِنَکھ نہٕ کینٛہہ دَپنَکھ ؤتھِو گژھِو پانے کٔرِو موٚزوٗرۍ دۄہ موٚزوٗرۍ تہِ نیٖرِو سکوٗل گٔژھِو پانے یِم چھِ پیرَنٹہٕ خود غرٕض نَتہٕ چھ گورمیٚنٹ پرٛٮ۪تھ کینٛہہ دِوان